اسلامُ علیکُم ٹھیٖک پٲٹھۍ چھِوٕ ہاں اَصٕل پٲٹھۍ تُہۍ چھُو اَسما جی ٹھیٖک آ مےٚ ٲس دَارِ دروازٕ بَناوٕنۍ آ مکانس مکان بَنومُت أتھۍ خٲطرٕ ٲسۍ مےٚ دارِ دَروازٕ بیٚیہِ یِم شیٖشہِ دارِ یِم سٲری ٲسۍ مےٚ بَناوٕنۍ ؤنہِ میٛوٗل مےٚ تُہُنٛد نمبر دُ پۅہر چھِ آ تاپھ نہَ ٹھیٖک ٹھاکھ میٖڈیَمَس منٛز چھِ اَسہِ چھِ لگ بھگ اَکھ ہَتھ تہٕ وُہ پٔٹۍ لَگان مگر تِہُنٛد سایِز گوٚژھ اَصٕل آسُن بیٚیہِ گژھِ یِم ڈیٖس۪نٛٹ آسٕنۍ دارٮ۪ن ہٕنٛدۍ فِنِش گوٚژھ ٹھیٖک آسُن بیٚیہِ گَژھِ

آ ٹھیٖک اَسہِ ٲسۍ یِم دارِ یِم اَسہِ یِم چھِ کیٛاہ وَنان دَروازٕ یِمَن چھِ اَسہِ کٲم ؤرٕک کَرناوٕنۍ اَچھا نا کیٚنٛہہ درواز چھِ اَسہِ یِم اَسہِ کِچَن لجے باقِیَس لوکَل دروازٕ یِم باتھ روٗمَن لگَان تِم چھِ بَناوٕنۍ سِمپُل یِم باقٕے چھِ روٗمَن ہٕنٛدۍ دروازٕ یا فرٛنٛٹٕکۍ دروازٕ چھِ تِمَن چھِ ؤرٕک کَرٕنۍ بیٚیہِ لاٍگۍ تِمَن مطلب لٔکٕر لٲگۍزِہوکھ اَصٕل کے ڈی یِچ ٹھیٖک چھِ حظ ریٹ کیٛاہ چھِ ہیٚوان دروازٕ چھِ اَسہِ سداہ ریٹ کیٛاہ چھِ دروازس ٹھیٖک کے ڈی ایسٕے کے ڈی ایس کٔہۍ چھِ ونان لٔکرِ فُٹ ٹھیٖک چھُ دیٖودار تیٚلہِ لاگو أسۍ کے ڈی یی تہٕ تَتھ منٛز ہیٚکیٛاہ پَتہٕ ؤرٕک پٔرِٕک اَصٕل پٲٹھۍ گٔژھِتھ ٹھیٖک آ بیٚیہِ چھِ اَسہِ دارِ دروازٕ بَناوٕنۍ دارٮ۪ن کوٗتاہ چھِ ہٮ۪وان پٔٹِس بہٕ چھَس وَنان ہُہ شیٖشہٕ پوٚٹ اَلگ جالہِ پوٚٹ اَلَگ جالہِ پٔٹِس کوٗتاہ چھِ جٲلۍ اگر تُہٕنٛز آسہِ اگر بہٕ کے ڈی یُک کے ڈی یُک لاگہٕ مےٚ چھِ کے ڈی یِچ لٔکٕر کَرٕنۍ گَرٕے تٕہٕنٛز اَہَن حظ چلو گوٚو ٹھیٖک تیٚلہِ مےٚ چھِ لَگان یَتھ دارِ دروازٕ چھِ مےٚ لَگان لَگ بگ مےٚ باسان مےٚ چھِ لَگان لٔکرِ سَتَتھ شیٖتھ فُٹہٕ یہِ چھِ بیٚیہِ یُس مےٚ مٔنٛزِم ہیٛوٗ چَک پوٚٹ چھِ آسان یُس مےٚ دارِ ہُنٛد چَک پوٚٹ چھِ یہِ گوٚژھ مےٚ آسُن ڈِزایِن دار ٹھیٖک اَچھا ٹھیٖک چھُ تُہۍ ترٛٲوِزیٚو مےٚ ورِ یِمہٕ ڈِزایِن اَمِکۍ بہٕ وُچھٕ آ مےٚ چھِ چَلان ییٚتھۍ نَمبرَس ٹھیٖک چھا بیٚیہِ سُہ سوٗزیوٚ ٹھیٖک

چلو کیٚنٛہہ نہَ حظ چھُنہٕ شُکریہ شُکریہ اَسلامُ علیکُم